آ میٛانِس گام چھِ یَتھ منٛز چھِ واریاہ سٔروِس پرٛوایڈَر تہٕ بیٚیہِ یِم ٹیٛوٗرسٹَن گایِڈ چھِ کران تِم تہِ چھِ ییٚتہِ واریاہ بَسان تِمَو منٛز چھِ اَکھ یُس زَن میٛون بوے چھُ سُہ چھُ پانہٕ اَتھٕ منٛز کٲم کران سُہ کیٛاہ چھُ کَران سُہ چھُ ٹیٛوٗرِسٹَن اَکہِ جایہِ پٮ۪ٹھ تُلان تہٕ بیٚیِس جایہِ پٮ۪ٹھ ترٛاوان یُس تِمَن گایِڈ چھُ کَران یُس تِمَن وَتھ چھِ ہاوان یا یُس تِمَن دَپان چھُ کُس ہوٹَل بہتر چھُ دِوان غذا کھٮ۪وُن چٮ۪وُن تِہٕنٛدِ خٲطرٕ یا کوٚتَن کۅس پُلیس کُس ٹیٛوٗرِسٹہٕ چھِ زیادٕ اَصٕل تہٕ یہِ أسۍ چھِ کَشمیٖرَس منٛز روزان وٲلۍ اَسہِ چھِ زیادٕ پتاہ آسان ٹیٛوٗرِسٹَن چھِنہٕ تیٖژاہ پتاہ آسان یَتھ کَشمیٖرَس رِلیٹِڈ کیٚنٛہہ یِم زَن ٹیٛوٗرِسٹہٕ یور یِوان چھِ تِمَن کیٛاہ چھِ کران میٛون بوے تِمَن چھِ سُہ تُلان گاڑِ منٛز تہٕ نِوان چھُکھ پہلگام پہلگامَس منٛز تہِ چھِ واریاہ جایہِ تَتہِ پٮ۪ٹھ کیٛاہ چھُکھ کران تَتہِ پٮ۪ٹھ چھُکھ سُہ نِوان بیتاب ویلی یۄس زَن اَکھ خوٗبصوٗرَت جاے چھےٚ تَتہِ چھِ واریاہ فِلمہٕ تہِ آمٕژٕ بناونہٕ تہٕ یَتھ منٛز میٛون بوے کٲم چھُ کران سُہ کیٛاہ چھِ تِمَن تُلان بیتاب ویلی پٮ۪ٹھ پتہٕ چھُکھ نِوان بیٚیِس بیٚیِس جایہِ بیٚیِس جایہِ ییٚتہِ یَتھ وَنان چھِ بیتاب ویلی چھُکھ نِوان پہلگام چھُکھ نِوان مین پہلگام چھُکھ نِوان یا آڈَو وِلیج چھِ اَکھ تور چھُکھ نِوان تہٕ تَتہِ چھُکھ واریاہ گایِڈ کَران تَتہِ چھُکھ ہاوان کَتھ گُڑۍ سوارِ گُڑۍ سَوارِ چھِ تَتہِ تِم چٮ۪وان تہٕ تِم چھِ کھسان بالَس پٮ۪ٹھ یا تَتہِ چھِ اَکھ منٛدِر یَتھ منٛز تِم پوٗجا چھِ کران تور تہِ چھُکھ نِوان تہٕ بیٚیہِ کیٛاہ چھُکھ گایِڈ کران سٲنۍ یِم سٔروِس پرٛوایڈَر یِم چھِ یا یِم گایِڈ چھِ یِم ٹیٛوٗرِسٹَن گایِڈ چھِ کَران یِم کیٛاہ چھِ کٲم کَران یِم چھِ تِمَن نِوان واریاہَن جایَن نِش واریاہَن جایَن نِش چھِکھ وَنان کَتٮ۪ن چھِ تُہٕنٛدِ خٲطرٕ بہتر کھٮ۪ون چٮ۪ون تُہۍ کَتیس پَزِوٕ بِہُن تۄہہِ کَتٮ۪س پَزِوٕ راتَس خٲطرٕ کَمرٕ رَٹُن تہٕ بیٚیہِ چھُکھ نِوان واریاہَن واریاہَن جایَن تہٕ یِمہٕ ہاوان چھِکھ یِمہٕ اَصٕل اَصٕل جایہِ تِکیٛازِ کَشمیٖر چھُ اَکھ واریاہ خوٗبصوٗرَت جاے یَتھ وَنان چھِ أرٕتھ آف پیرَڈایِز تہِ اِنٛگلِش پٲٹھۍ یَتھ وَنان چھِ کٲشِر پٲٹھۍ جنت تہِ تہٕ ییٚلہِ سُہ ییٚتہِ چھِ واریاہ تِم ٹیٛوٗرسٹہٕ پُلیس یوٚتَن یوٚتَن تِم گژھان چھِ کۄکَرناگ چھُ پہلگام چھُ ڈَکسُم چھُ سِنتھَن ٹاپ چھُ توٚت توٚت چھِ یِم گایِڈ کَران تِمَو سۭتۍ کیٛاہ چھُ گایِڈ کَرنہٕ سۭتۍ کیٛاہ چھُ ٹیٛوٗرِسٹَن گژھان تِمَن چھِ میلان تِمَن چھِ آسٲیِش گژھان وۅتھنَس کَرنَس منٛز تِمَن چھِنہٕ تیٖژاہ پتاہ آسان کیٚنٛہہ یٖژاہ کَشمیٖر کٮ۪ن لُکَن پَنٕنہِ جایہِ ہٕنٛز پتاہ چھِ آسان تِمَن تہِ چھِ تَمہِ سۭتۍ فٲیِدٕ میلان تہٕ اَسہِ تہِ چھُ تَمہِ سۭتۍ واریاہ فٲیِدٕ میلان تہٕ تِم یۄس لَنٛگویج یوٗز چھِ کَران تہٕ تِم چھِ کَران سٔہ ہینٛدی یِم سٲنۍ سٔروِس پرٛوایڈَر چھِ یا یِم سٲنۍ گایِڈ چھِ ییٚتہِ سٲنِس ایرِیاہَس منٛز تِم تہِ چھِ تِمَن سۭتۍ اَصٕل پٲٹھۍ ہینٛدی پٲٹھۍ کَتھ کَران تَمہِ سۭتۍ کیٛاہ چھِ گژھان اَسہِ چھِ ہینٛدیَس منٛز تہِ کانفِڈَنٕس بڑان تہٕ أڑۍ ٹیٛوٗرِسٹہٕ چھِ واریاہ ایکٕسپوجَر آسَن تِمَن کَشمیٖرُک تِم چھِ کَشمیٖری پٲٹھۍ تہِ کَتھ کران ییٚلہِ تِم کَشمیٖری پٲٹھۍ کَتھ چھِ کران تہٕ اَسہِ چھِ آسان گژھان تیٚلہِ تِمَن سۭتۍ زیادٕ کَتھ کَرُن أسۍ چھِ زیادٕ زیادٕ یژھان تِمَن سۭتۍ کَتھ کَرُن بیٚیہِ کیٛاہ چھِ تَمہِ سۭتۍ اَسہِ باسان زَن چھِنہٕ یِم ٹیٛوٗرِسٹہٕ کیٚنٚہہ زَن چھِ یِم اَسہِ پَنٕنی کانٛہہ ہمسایہِ بوے بٮ۪نہِ آسان تَمہِ سۭتۍ چھِ دۄنوٕنی مَزٕ لگان تہٕ بیٚیہِ کیٛاہ یوٗت وَندٕ چھِ کَران کہِ ٹیٛوٗرِسٹہٕ چھِ آسان تِم تہِ یِمَن نہَ ہینٛدی چھِ تگان کیٚنٛہہ یِمَن نہَ کَشمیٖری چھِ تگان کیٚنٛہہ تِم چھِ کَران تیٚلہِ یوٗز اِنگلِش تہِ اِنگلِش تہٕ ہینٛدی چھِ سۄ مین لَنٛگویج یۄس تِم ییٚتہِ کَشمیٖرَس منٛز یوٗز چھِ کران کَشمیٖرٕکۍ لُکھ چھِ زانان کَشمیٖری زیادٕ تِم چھِنہٕ ہٮ۪کان تیٛوٗتاہ اِنگلیٖشَس منٛز کَتھ باتھ کٔرِتھ کیٚنٛہہ لیکِن تِمَن تہِ چھُو وۅنۍ یِمَو ٹیٛوٗرِسٹَو سۭتۍ ایکٕسپوجَر بڈیوٚمُت تِم تہِ چھِ وۅنۍ اَصٕل پٲٹھۍ تِمَن سۭتۍ کَتھ کَران تِم أڑۍ ٹیٛوٗرِسٹہٕ چھِ تِم یِتھۍ یِم اِنٛگلِش پٲٹھۍ یا یِم کٲشِرۍ پٲٹھۍ تہِ چھِ کَتھ کران تہٕ دراصٕل چھِ یِم تِم لَنگویج یوٗز چھِ کَران اِنگلِش چھِ کَران ہینٛدی چھِ کَران أڑۍ ٹیٛوٗرِسٹہٕ چھِ تِتھۍ تہِ آسان یِمَن کَشمیٖری تہِ چھُ تگان تہٕ تِم چھِ کَشمیری پٲٹھۍ تہِ کَتھ کران